یُس گیٖزَر چھُ تَتھ چھِ اَکھ نَگیٹِو ایٚکٕسپیٖریَنس گٔمٕژ زِ کہِ اگر نہٕ سُہ بنٛد یِی سیوٚد کَرنہٕ سُہ ہیٚکہِ پَتھَر پیٚتھ تہٕ ٲں یُس تَتھیٚن آسہِ تٔمِس ہیٚکہِ گَرٕم آبہٕ سۭتۍ نۄقصان وٲتِتھ بیٛاکھ چھُ یہِ کہِ اگر نہٕ اسہِ الیٚکٹِرٛسِٹی آسہِ ایٚولیبٕل تہٕ أسۍ ہیٚکو نہٕ آب وُشنٲیِتھ کیٚنٛہہ سُہ چھِنہٕ أسۍ اِتھ کٲٹھۍ ہیٚکان وُشنٲیِتھ گیٖزَر چھِنہٕ چَلان الیٚکٹِرٛسِٹی وَرٲے کیٚنٛہہ بیٛاکھ چھُ یہِ کہِ اگر أسۍ تمیُک گیٖزرُک آب کَرو چیٚک کَرنہٕ وَرٲیی یوٗز تہٕ اسہِ ہیٚکہِ اَتھہٕ دٔزِتھ یا کیٚنٛہہ اگر نہٕ أسۍ وُچھو کہِ یہِ کوٗتاہ گَرم چھُ کیٛاہ چھُ بیٛاکھ چھُ یہِ کہِ اگر تَتہِ کیٚنٛہہ الیٚکٹِرٛسِٹی پرٛابلِم چھِ گژھان تتہِ ہیٚکہِ شارٹ گٔژھِتھ تہٕ تَمہِ سۭتۍ ہیٚکہِ گَھرَس منٛز ٲں نار لٔگِتھ یا یۄس یہِ تار چھِ آسان سۄ ہیٚکہِ خراب گٔژھِتھ یِم چھِ اَتھ بیڈ ایٚکٕسپیٖریَنٕس